تہٕ یِم یِم یِم چھِ کینٛہہ چیٖز یِمَن منٛز بہٕ پَنُن فِری ٹایِم یُس چھُ سُہ چھَس بہٕ وارٕیاہ زیادٕ اؠنجاے کَران